آ بہٕ ہٮ۪کہٕ پانٛژَن اِنٛٹَرنیشنَل سَہ اِنٛٹَرنیشنَل سِٹیٖزَن ہُنٛد ناو ؤنِتھ یَتھ منٛز گۄڈٕنِچ چھُ دُبےَ دوٚیِم چھُ لَنٛدن ترٛیٚیِم چھُ پیرَس ژوٗرِم چھُ ٹوکیو پٲنٛژِم چھُ جاپان